بہٕ گووَس اوترٕ کۅلگوم دُکانَس أکِس پؠٹھ ریڈی میڈ دُکانَس پؠٹھ بہٕ گووَس پَلَو اَننہِ تہٕ پَتہٕ أنۍ مےٚ کیٚنٛہہ پَلَو تَتہِ مےٚ اوٚن اَکھ جیکٹ بیٚیہِ اوٚنُم اَکھ اَپَر ییٚلہِ کہِ زَن واریاہ سَستہٕ ریٹَس پؠٹھ بَنیٛو مےٚ سُہ بیٚیہِ تَمیُک کَپُر واریاہ زیادٕ آو مےٚ پَسنٛد تہٕ یہِ ہسا یہِ تَمیُک فیٚبرِکٕس تہِ چھِ واریاہ رٕتۍ سُہ لوٚگ مےٚ سُہ جیکٹ یہِ ہسا یہِ پینٹَس پؠٹھ تہِ سُہ لوٚگ مےٚ ٹَرٛاوزَرَس پؠٹھ تہِ ہَر کُنہِ پؠٹھ شُبیٚوو سُہ یہِ یہِ کہِ زَن قمیٖض یِزارَس پؠٹھ لاگیٛاے مےٚ سُہ تَتھ پؠٹھ تہِ شوٗبیٚو تہٕ کَرو أسۍ کَتھ اَپرٕچ اَپَر تہِ لوٚگ مےٚ جیٖنٕزَس پٮ۪ٹَھ شاٹزَن پؠٹھ سُہ شوٗبیٚو تَتھ پؠٹھ تہِ اَگَر تَتھ تَل چَپل تہِ لاگو اَگَر تَتھ تَلہٕ یہِ ہَسا یہِ بوٗٹھ تہِ لاگو تَتھ پؠٹھ تہِ چھُ شوٗبَن واریاہ زیادٕ بیٚیہِ اَکھ سَستہٕ ریٹ تہٕ یہِ ہسا یہِ تھٔدۍ پرٛوڈَکٹہٕ چھِ تِم دِوان واریاہ زیادٕ اَصٕل گوٚو واریاہ زیادٕ خۄش گووس بہٕ تَتھ پؠٹھ تہٕ مےٚ باسان مےٚ ما پَزِ بیٚیہِ توٗرۍ گَژھُن مےٚ ٲسۍ بیٚیہِ پَلَو اَنٕنۍ تہٕ مےٚ باسان بہٕ گَژھٕ بیٚیہِ توٗرۍ بہٕ اَنہٕ تٔتی سُہ تھاوَن بہٕ اَکھ پٔرسنَل دُکانٛدار